اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہ اُمید چھیٚم کہِ تُہۍ ٲسِو سٲری ٹھیٖک گھرٕ بار آسہِ ٹھیٖک تہٕ بَچہِ وَچہِ آسیٚن تَمام آسیٚن ٹھیٖک تہٕ یُس یہِ تہنٛد یہِ سوال چھُ کہِ تُہنٛدِس گامَس منٛز کُس کُس فیٚسٹِوَل سٲنِس گامَس منٛز ہسا چھِ زیادٕ تَر یِوان مَناونہٕ عیٖد اَکھ گٔے لۄکٕٹ عیٖد تہٕ بیٛاکھ گٔے بٔڑ عیٖد تہٕ یۄس ہَسا یہِ لۄکٕٹ عیٖد چھِ یہِ ہسا چھِ یِوان مَناونہٕ دوٚپمَس یہِ ہسا چھِ یِوان مَناونہٕ کیٛاہ چھِ اَتھ وَنان ٲں ماہِ رمضان کیٚن روزان پَتٔے تٕرٛہَن دۄہَن چھِ أسۍ بیٚہوان روزدَر تہٕ اَمہِ پَتہٕ چھِ یِوان یہِ مَناونہٕ ٹھیٖک چھا تہٕ دوٚیِم عیٖد چھِ پتہٕ ٲں مطلب اَتھ چھِ أسۍ بَرابر عیٖد الفِطر تہِ وَنان اَمہِ دۄہ چھِ بَڑٕ دھوٗم دھام یِوان کرنہٕ یہِ ہسا چھُ